ہٮ۪لو سَلامُن علیکُم ٹھیٖک پٲٹھۍ چھِوا اَصٕل پٲٹھۍ مےٚ کَرے ژےٚ تَوے فون مےٚ دوٚپ ژٕ چھُکھ میون یار تہٕ ژٕ وَنَکھ مےٚ وارِیاہ پوٚز تہِ کیو تِکیٛازِ مےٚ اوس گژھو رٮ۪سٹورنٛٹَس پٮ۪ٹھ تہٕ مےٚ بوٗز ییٚتہِ چھُ اَکھ نوٚو رٮ۪سٹورَنٛٹہٕ کھُلیومُت یَتھ ناو چھُ جسٹ بُخارا تہٕ مےٚ دَپے بہٕ کَرٕ امہِ پٮ۪ٹھ کیٚنٛہہ آرڈر کَرٕ ہا بہٕ امہِ پٮ۪ٹھ وٕچھ ہا بہٕ کیُتھ چھُ آسان اَمیُک کھٮ۪ن چٮ۪ن اگر رِستہٕ کَرہو آرڈر یا بَدَل کیٚنٛہہ یَکھٕنۍ کَرٕہو آرڈر گۄشتاب کَرہو آرڈر تہٕ تمہِ خٲطرٕ اوسُے مےٚ ژےٚ یِہٲے پِرٛژھُن کہِ اَتھ ایٚم کِس سِنِس وِنِس چھا مَزٕ آسان یِم یِم یہِ اَتہِ بَناوان چھِ تہِ چھےٚ ہٮ۪کان اَصٕل پٲٹھۍ کھٮ۪تھ حَظ وَزٕم چھےٚ گَژھان اَصٕل پٲٹھۍ تہٕ بیٚیہِ وَن ژٕ مےٚ کیُتھ مَزٕ چھُ آسان اَتھ سِنِس وِنِس یُس یِم بَناوان چھِ اَتہِ بیٚیہِ کیٛاہ بیٚیہِ کِتھ کٔنۍ چھِ یِم بَناوان یہِ بیٚیہِ وَنہٕ تہٕ مےٚ ژٕ اَصٕل پٲٹھۍ چھا کھٮ۪ن چٮ۪ن دِوان تہٕ بیٚیہِ وَن ژٕ مےٚ اَتھ کیٛاہ خٲصیتاہ چھےٚ تہٕ یِمو کیٛازِ کھوٗل بیٚیہِ رٮ۪سٹورَنٛٹہٕ اَتھ کیٛاہ خٲصیت چھےٚ باقیو رٮ۪سٹورَنٛٹو نِشَن یِم باقٕے رٮ۪سٹورَنٛٹہٕ کھولان چھِ تِمو نِش کیٛاہ خٲصیتاہ چھِ اَتھ تیٚلہِ اوس مےٚ تہِ کیٚنٛہہ بہٕ تہِ کَرٕہا کہِ یہِ مےٚ گَرٕ واتے کھٮ۪ن چٮ۪ن تہِ کَرٕ ہا بہٕ آرڈر امہِ پٮ۪ٹھ بہٕ وٕچھِ ہا کیُتھ کھٮ۪ن چٮ۪ن چھِ مےٚ یِم دِوان تہٕ بیٚیہِ وَن ژٕ مےٚ یہِ تہٕ ژےٚ چھِ یا کوٚرمُت امہِ پٮ۪ٹھ کوٚر تھا ژےٚ کیٚنٛہہ آرڈر واڈَر ژٕ گٔیوکھہٕ کُنہِ دۄہ اور أمۍ اَتھ رٮ۪سٹورَنٛٹَس منٛز تِکیٛازِ تہِ مےٚ دٔبے بہٕ تہِ کَرٕ امہِ پٮ۪ٹھ آرڈر بہٕ وٕچھٕ ہا کیُتھ اَسہِ یہِ کھٮ۪ن چٮ۪ن کیٛاہ کِتھ کِژھ یہِ چھِ یِم دِوان کِتھ چیٖز چھِ یِم اَتہِ دِوان کھٮ۪نہٕ خٲطرٕ بیٚیہِ کِتھ اِنسان چھِ اَتہِ یِمہٕ خٲصیَت چھَکھا اَصٕل کَتھ وَتھ کَرنُک طٔریٖقہٕ چھُکھا اَصٕل یِم اَتہِ کھٮ۪ن چٮ۪ن چھِ ساران یا پَکناوان چھِ بیٚیہِ چھَکان صاف صفٲیی اَتھ رٮ۪سٹورَنٛٹَس منٛز کہِ مٔکریار ما چھِ یِتھ کٔنۍ باقٕے رٮ۪سٹورَنٛٹَن تِمَن چھِ وارِیاہ زیادٕ مٔکرِیار آسان تَتہِ چھُنہٕ خاص مَزٕ یِوان بیٚہنَس کہِ تَتہِ اگر اِنسان گۄسل خانَس منٛز چھِ اَژان تَتہِ چھِ وارِیاہ زیادٕ گنٛدگی چھِ آسان مٔکریار چھُ تَتھ آسان تَوَے ووٚن مےٚ دوٚپ بہٕ وٕچھِ بہٕ تہِ گژھٕ تیٚلہِ اور کیٚنٛہہ کَرٕہا بہٕ اَتہِ آرڈر بہٕ کھٮ۪مہٕ ہا اَتہِ بہٕ وٕچھ ہا کیٚنٛہہ کھٮ۪نہٕ خٲطرٕ اَصٕل چھِ آسان بیٚیہِ چھَس بہٕ باقیَن یِمَن رٮ۪سٹورَنٛٹَن منٛز گژھان تَتہِ چھِنہٕ یِم چاے واے تہِ دِوان اَصٕل کیٚنٛہہ سۄ چھِ آسان آب چھِتھ تَتھ بَنومُت بیٚیہِ پَلیٹنہٕ آسان صاف چھٔلِتھ تِم چَمچہٕ نہٕ آسان صاف چھٔلِتھ تِم کاشوٕ چھِکھ آسان تِم تہِ چھِ گژھان مٔکٕرۍ تانۍ مےٚ دوٚپ بہٕ وٕچھ اَتہِ کیُتھ چھُ آسان بہٕ تہِ بَناو تیٚلہِ بہٕ تہِ گژھٕ تیٚلہِ اور بہٕ تہِ کَرٕہا تیٚلہِ اَتہِ آرڈر کیٚنٛہہ تہٕ بیٚیہِ ؤنۍ زیو مےٚ یِہٲے یہِ خٲصیت ٲسِتھ کیٛاہ چھِ اَتھ تہٕ تیٚلہِ کَرٕ بہٕ آرڈر نَتہٕ اگر ژٕ وَنان چھُکھ نہ اَصٕل وَسَل چھُنہٕ تیٚلہِ ؤنۍ زِ مےٚ تہٕ تیٚلہِ کَرنہٕ بہٕ آرڈر کہِ تیٚلہِ ژھانٛڈٕ بہٕ بَدلٕے کیٚنٛہہ نہ نَتہٕ اوس مےٚ بوٗزمُت یِہٲے جَسٹہٕ بُخارا چھِ اَصٕل رٮ۪سٹورَنٛٹ تَوَے دَپے مےٚ مےٚ دَپہِ بہٕ کَرٕ اَمہِ پٮ۪ٹھ کہِ آرڈر باقٕے